واریاہ تِژھٕ تِم کامہِ چھ یِوان کَرنہٕ سٲنِس بَنٛڈپوٗرِس منٛز یِم مَطلب تِم چھِ عام تَر مَطلب یِم مَزہٕبی کینٛہہ مَزہٕبی کامہِ چھِ یِوان کَرنہٕ یا رٮ۪وٲجی کینٛہہ کامہِ چھِ یِوان کَرنہٕ مَثلن یہِ چھِ بَنٛڈپوٗرِس منٛز رٮ۪واج زِ اَتھٕ کامہِ ہُنٛد رٮ۪واج چھُ بَنٛڈپوٗرِس مَنٛز تہٕ زیادٕ تر چھِ یِوان کٔشیٖر اَمی اَتھٕ کامہِ ہِنٛدۍ وَجہ سۭتۍ ماننہٕ تہٕ بَنٛڈپوٗرِس منٛز تہِ چھِ اَتھٕ کامہِ ہٕنٛز کٲم پَننِس عروٗجَس پٮ۪ٹھ تہٕ یِم چھِ بَنٛڈپوٗرِچ اَکھ پیٚہچان چھِ مَثلن مِثال کُنہِ خانٛدرس پٮ۪ٹھ چھ وَنُن تہٕ گٮ۪وُن آسان عُرُس چھ یِوان مَناونہٕ ییٚتہِ شاہِ ہَمدان سُنٛد عُرُس چھُ یِوان مَناونہٕ واریاہ تِتھۍ مٲلہٕ چھِ لَگان یِم مَنٲوِتھ بنٛڈ بیٚیہِ چھِ بَنٛڈپوٗرِس منٛز باجا صٲبُن مٲلہٕ چھ لَگان تہٕ یِم چھِ بَنٛڈپورِچ اَکھ پیٚہچان بَناوان تہٕ یِمو چیٖزو سۭتۍ مَثلن اَتھٕ کامہِ سۭتۍ گٮ۪وُن گِنٛدُن چھُ آسان تہٕ واریاہ فَںٛگشَن چھِ تِتھۍ آسان مَثلن عرُس چھُ آسان کینٛہہ مٲلہٕ چھِ آسان یِمو سۭتۍ بَنٛڈپورِچ اہمِیت تہٕ بَنٛڈپورِچ پیٚہچان چھِ گَژھان